مےٚ چھُ باسان کہ یہِ یِم ہسپَتالن ہنٛز کَتھ مین چیز چھُ صفٲیی تہٕ صفٲیی چھنہٕ تِمن منٛز آسٲنی یِم تہِ اَسہِ ڈسٹرک ہسپتال چھُ ڈینٛگی بچہ چھُ اَسہِ ہَسپَتال یوان یا بارہملہ چھُ یا کیاہ چھُ صَفٲی چھُنہ آسان کِہیٖنۍ تہٕ صفٲی اگر تِمن منٛز صفٲی بیٚیہِ گَژھہِ تِمن مطلب تَتہِ چھُ بِلڑِنگ اکھ زٕ تہٕ تِم چھُ مطلب واریاہ کَم جاے آسان مٔریزن خٲطرٕ تہِ مے چھُ باسان اگر بِلڑِنگ وِلڑِنگ بناون بٚییہِ یا کَمرٕ تھاون بٔڑ یا بیٚڑ ویٚڑ تھون تِمن مَنٛن اصل پٲٹھۍ تِکیازِ یِم بیٚڑ چھُ تِم تہِ چھِ آسان مٔکٕر خراب أڑۍ چھِ فٕٹمٕتۍ آسان أڑۍ چھُ کیٚتھانۍ آسان بیٚہنہ خٲطرٕ چھنہٕ آسان جایی بیٚیہِ اگر مٔریزس سۭتۍ آسہِ کانٛہہ تٔمس خۄدا رٔچھنۍ آسان جایی بیٚہنہٕ خٲطرٕ یِتھ کَن مے باسان جایہِ ہنٛز تہِ چھُ کٔمی صفٲی تہِ چھُنہ آسان تِتھ کَنن کینٛہہ شور چھُ آسان ہسپَتالن منٛز اگر کینٛہہ سِٹریٹٕجی أسۍ اَپناوو یمہٕ سۭتۍ أسۍ یِم چینج آسو ہیٚکو کٔرتھ تہٕ أسۍ گَژھوکینٛہہ کَرن کیازِ کہِ ہسپَتال چھُ سُہ چیز یتتہِ انسانس مطلب شفایت گَژھِ مِلُن یا باقٕے چیز بیٚیہِ چھُ کہِ ڈاکٹر گَژھان آسٕنۍ اصل اصل تہِ کیازٕ کیٚنٛہہ ڈاکٹر چھِ آسان یِمن نہٕ کُنِچ پَتہی چھِ آسان تہٕ بیٹھمٕتۍ آسان اِتھاے کَنن تہٕ بیٚیہِ گَژھن ڈاکٹر آسٕن مین چیز تِمن گَژھِ آسٕنۍ ندامَت تِم گَژھن مٔریض سُند بوزُن تٔمۍ سُند دود وُچھُن اصل پٲٹھۍ تہٕ مے باسان یُم یُم چیز گَژھن اسہِ آسن ایٚولیبٕل تہٕ ہسپَتال منٛز گَژھِ آسنۍ صاف چَنہٕ خٲطرٕ تریش گَژھہ آسٕنۍ یا مطلب اگر رٮ۪تکٲلِچ کَتھ کَرو فینن ہُند یا کولر یا مثال کے طور پر اے سی وے سی گَژھن آسنۍ لَگٲوِتھ تِکیازِ گَرمٕچ گَرم چھُ گژھان واریاہ زیادٕ تَتہٕ چھُنہ پَتہٕ آسان کانٛہہ فیسلٹی یی یمہ سۭتۍ سُہ ٹھیک کَرو یِتھاے کَن وَندس خٲطرٕ گَژھن آسٕنۍ اصل ہیٹر ویٹر کیا آسہِ گَرم گَرم گَژھن روزٕن کَمرٕ یِتھاے کَن گَژھہ روزٕنۍ صفٲی واریاہ زیادٕ باتھرومن منٛز گَژھہ صفٲی روزٕنۍ یِم یِم چیز چھس بہٕ یژھان تہِ کیازِ مین چیز چھُ اگر ڈاکٹرس نِش گَژھو سُہ چھُ گۄڈٕنٮ۪تھی ونان ہاے جیٖنِک آسیو روزان مگر یَتھ ہسپَتالس منٛز أسۍ گَژھو یَتھ منٛز سُہ ڈاکٹر پانہٕ چھُ آسان بِہتھ تَتہِ چھُنہ آسان ہاے جینُک زیرو پٔرسنٹہٕ تہِ پانہٕ اپنومُت کِہیٖنۍ